آٹ چھُ واریاہ اَصٕل چیٖز یہِ چھُ کرِییٹِو چیٖز یہِ چھُ سوسایٹی واریاہ ہٮ۪لٕپ کَران اِوٕن یِم اَن پَڑھ تہِ آسَن گَرَن منٛز تِم تہِ ہٮ۪کَن اَکھ پَنُن مطلب روزگار چَلٲوِتھ بیٚیہِ ہٮ۪کَن مطلب یِمَن ہابی تہِ آسہِ آٹ چھُ واریاہ اَصٕل اَتھ تہِ چھِ ضُروٗرتھ اگر أسۍ سُکوٗلَن منٛز کَرو یا ہایر اٮ۪جوکیشنَس منٛز کَرو یہِ اِنٹرٛڈیوٗس مطلب یِم کَم پٔرۍمٕتۍ تہِ آسَن تِم ہٮ۪کَن اَمہِ خٲطرٕ اٮ۪پلاے کٔرِتھ تِم ہٮ۪کَن یا اَتھ چھِ اٮ۪جوکیشنَس سۭتۍ واریاہ بیٚیہِ چھُ یہِ واریاہ ہٮ۪لٕپ کَران سوسایٹی بَناونَس منٛز ییٚمہِ ساتہٕ شاہ ہمدان صٲب یور کٔشیٖرِ منٛز چھِ آمٕتۍ تِمو تہِ چھُ واریاہ آٹ ییٚتہِ اوٚنمُت ییٚلہِ ییٚلہِ زَن ییٚتہِ لُکھ ٲسۍ تَمہِ ساتہٕ اَن پَڑھ تِمَن اوس نہٕ بِچارٮ۪ن روزگار تہِ کِہیٖنۍ تِمو چھُ پَتہٕ ییٚلہِ تِمو اِیٖران پٮ۪ٹھ اوٚن سُہ پَنُن آٹ سُہ تِم ییٚتہِ ہیٚچھُکھ تہٕ پَتہٕ پَتہٕ کوٚر تِم سوسایٹی تہِ گٔے تَمہِ سۭتۍ یہِ مطلب تِمَن مِلیو روزگار تہٕ بیٚیہِ یِمن شوق تہِ اوس تہٕ یہِ شوق تہِ درٛاو پَتہٕ تِمن واریاہ مطلب اَتھ گٔژھ مِلٕنۍ کالجَن سکوٗلَن منٛز مطلب تیُتھ کہِ یُتھ زَن أکِس عام اِنسانس منٛز ٹیلنٛٹ چھُ سُہ ہیٚکہِ ہے پَنٛنہِ پَنُن روزگار تَمہِ ٹٮ۪لنٛٹ سۭتۍ پکٲوِتھ تہٕ بیٚیہِ گژھِ ہے اَمہِ سۭتۍ سوسایٹی تہِ بٮ۪ٹر بٮ۪ٹرمٮ۪نٹ آف سو فار دَ بٮ۪ٮ۪ٹَرمٮ۪نٹ آف سوسایٹی